کۄلگٲم ہاسپِٹلَس منٛز چھُ ہَر کانٛہہ چیٖز دٔستِیاب تَتہِ چھُ ڈاکٹر حظ چھِ تَتہِ اَصٕل تَتہِ چھِ بیڈ چھِ تَتہِ ایٚولیبٕل آسان تَتہِ چھِ ٹیسٹ وٲلۍ ایٚولیبٕل ہمیشہٕ آسان آکسیجن چھُ تتہِ اوسمُت ایٚولیبٕل آز مَگر کوِوِڈ ٹایم ییٚلہِ آو تَتہِ اوس نہٕ آکسیجن ایٚولیبٕل کیٚنہہ نہ ہہِ ٲسۍ بیڈ تَتہِ ایٚولیبٕل تَمہِ سۭتۍ گیٔے واریاہ پرابلِم